ہیٚلو اَسَلام علیکُم آ سَر حظ فرمٲوِو اَہَن حظ آ أمیٖن صٲب چھِ أسی حظ چھِ آرکِٹیکٹ أمیٖن چھِ أسی حظ مکانس خٲطرٕ حظ تُہۍ ؤنۍتو تُہۍ مےٚ اکھ چیٖز تُہۍ کَتھ جایہِ چھُو باسان حظ مطلب کَتھ ڈِسٹرکس منٛز گانٛدربل حظ گانٛدربل چھُ مین کِنہٕ تُہۍ چھُو تھوڑا باسان گامس کُن أنٛدری اَچھا ٹھیٖک ٹھیٖک جِناب تُہۍ ؤنۍتو مےٚ اکھ چیٖز مکان کیٛاہ چھُ یہِ چھَا لۅکُٹ کِنہٕ یہِ چھُ بوٚڈ مطلب یہِ چھا بہٕ حظ سمجھاوتھ ژٕ اکھ کَتھ مطلب مطلب بہٕ وَنہو تۅہہِ اَکھ چیٖز مطلب زٕ چیٖز چھِ مےٚ رِکیٛویرمٮ۪نٛٹ وُنکٮ۪س اکھ چیٖز چھُ مےٚ زٔمیٖن کوٗتاہ چھُ مےٚ ایٚویلیبُل تُہۍ کوٗتاہ زٔمیٖن چھُو اَتٮ۪تھ اَچھا گوٚو اکھ چیٖز گوٚو حظ اکھ چیٖز گوٚو ٹھیٖک گوٚو یہِ دوٚیِم ؤنۍتو تُہۍ مےٚ مطلب کَتھ ایماونٛٹس تانۍ چھُو تُہۍ مطلب چھِنہٕ حظ کرور چھا زٕ کرور چھا یا لچھ چھا کیٛاہ تَمہِ حِساب دِمہٕ نا بہٕ مکانس منٛز تہِ یہِ مطلب

بجٹ ڈِزاین حظ چھِ اَسہِ مخ سِی سِٹارٹِنٛگ گَژھِ اَسہِ سارِوٕے کھۄتہٕ بیٚسِک بجٹ یُس بہٕ دِوان چھُس مطلب کسٹٕمرن حظ بہٕ چھُس اتھ منٛز دِوان مطلب تٕرٛہ سا بہٕ دپہٕ سوٚری بہٕ چھُس دِوان تٕرٛہ لچھ حظ تٕرٛہن لچھن منٛز چھُس بہٕ دِوان مطلب اکھ چھُس بہٕ دِوان تٔمِس حظ لابی چھُس بہٕ دِوان لۅکٹٕے لابی تہٕ بیٚیہِ حظ چھُس بہٕ کِچن دِوان بیٚیہِ چھُس بہٕ بٮ۪ڈ روٗم اکھ دِوان مطلب فٔسٹہٕ گرٛونٛڈ فُلورس منٛز دِوان تہٕ پتہٕ چھِ ہیٚرِمِس فُلورس منٛز چھُ گَژھان کمرٕ زٕ بیٚیہِ چھُ ہال اکھ حظ گَژھان بیٚیہِ چھُ باتھ روٗم نیران اوٚوٮ۪سلی ہیٚرِ تہِ تہٕ بۅنہٕ تہِ یہِ چھُنہٕ مطلب یَتھ مںٛز آ پتہٕ چھُو تُہۍ آ تُہۍ ہیٚکِو اَچھا تُہۍ اتھ منٛز حظ اتھ منٛز چھُ مےٚ باسان اکھ گژھٮ۪و تۅہہِ اَتھ منٛز حظ گژھٮ۪و تۄہہِ بٮ۪ڈ روٗم گژھٮ۪و اکھ ہال تہِ نیرو تۅہہِ اتھ یُس بجٹ چھُو نہَ حظ اتھ منٛز کڈہو تۅہہِ بہٕ ہال تہِ پُلس کرٕ بہٕ کٲم لابی تہِ آ گرٛونٛڈ فُلور حظ پُلس نِمہو تۅہہِ بہٕ سِٹور تہِ بۅنَے کٔڈِتھ اتھٕ مطلب یہِ گَژھٮ۪و اَصٕل تۅہہِ بیٚیہِ آسٮ۪و تۅہہِ یہِ ڈِزایِن حظ آسٮ۪و تۅہہِ نمبر وَن مطلب پنٕنہِ لوکلٹی مںٛز آسٮ۪و نہٕ تۅہہِ یُتھ وُچھُمت کِہیٖنۍ نہٕ حظ یُتھ ڈِزاین آسٮ۪و نہٕ تۅہہِ آ تہٕ بیٚیہِ کَرٕ بہٕ کٲم مطلب فرام دَ باٹم باٹم مطلب ییٚتہِ پٮ۪ٹھ أسۍ کٔنۍ ترٛاوو نا تتہِ پٮ۪ٹھ میلو یِیِو تۅہہِ وِزٹس نفر کنٛٹِنیٛوٗ یوٚتانۍ تُہۍ فِٹ گَژھٮ۪و أنٛدرٕ تہِ دِمہو تۄہہِ بہٕ اَتھ سورُے سِٹرکچر سُہ تہِ کَمہِ آیہِ کیٛاہ چھُ سورُے ڈِزایِن دِمہٕ بہٕ پانَے تۅہہِ چھَو نہٕ ٹٮ۪نٛشن ہیٚنۍ اِنٹیٖریر وِنٛٹیٖریر سورُے کیٛاہ آسہِ سُہ دِمہٕ بہٕ پانَے حظ تہٕ بس چھُو تۅہہِ کَرٕنۍ کٲم تۅہہِ چھُوا مےٚ کنفٲرِٕم کَرُن تۄہہِ چھُوا کَرُن بہٕ سوزہو تۅہہِ واٹٕس ایپس کٔرۍزیٚو تُہۍ بیٚیہِ چیک بہٕ سوزہو تۅہہِ وارِیاہ بہٕ کَرٕ کٲم نفر سوزن بہٕ اور سُہ دِیہِ سایِٹ سُہ میٚنہِ اتھ زٔمیٖن ؤمیٖن پتہٕ دِمہٕ بہٕ نقشہٕ تۅہہِ دِمہو تُہۍ کٔرِو نقشہٕ سِلٮ۪کٹہٕ حظ کُس ہیٛوٗ کَرو أسۍ تہٕ تہٕ أسۍ لاگو اَتھ کٲم أسۍ لاگ واٹٕس ایپ آ بہٕ کَرہو تۄہہِ ییٚتھۍ پٮ۪ٹھ کَرہو بہٕ کٲم بہٕ سوزہو پتہٕ واٹٕس ایپس پٮ۪ٹھ أتھۍ یِتھ نمبرسٕے پٮ۪ٹھ کَرہو تۄہہِ بہٕ واٹٕس ایپ ٹھیٖک حظ چھُ چلو ٹھیٖک چھُ اَدٕ حظ اَدٕ حظ بِہِو خۄدایس حوال